نہ پَنٕنۍ فوٹو چھُس نہٕ بہٕ کھالان کِہیٖنۍ کیٛازِ کہِ یُس یہِ سیفٹی پرٛیوِسی ہُنٛد معاملہٕ چھِ آسان تَوَے چھُس نہٕ بہٕ پَنُن فوٹو کھالان کِہیٖنۍ بیٚیہِ چھُنہٕ مےٚ یہِ پسنٛد کِہیٖنۍ کہِ پَنٕنۍ فوٹو کھالٕنۍ کُنہِ جایہِ فیسبُکَس وَٹسیپَس اِنسٹاگرٛامَس کُنہِ یا ٹُویٖٹَرَس وُے چیٹ واے چیٹ ٹیلیٖگرٛام ٹُویٖٹَر بہٕ چھُس نہٕ یژھان پَنٕنۍ فوٹو کھالٕنۍ کیٚنہہ البتہ کیٚنہہ کِرٛییشَن چھِ آسان مطلب کانٛہہ سیٖنری چھِ آسان کٲنٛسہِ جانوَر سٕنٛز خوٗبصوٗرَت جانوَر سٕنٛز کٲنٛسہِ چٔرِنٛدٕ سٕنٛز پٔرِندٕ سٕنٛز تصویٖر چھِ آسان یا بیٚیہِ کیٚنہہ ویٖڈیو حظ چھِ آسان بہٕ چھُس کران سُہ کھالُن پسنٛد کیٛازِ کہِ سُہ یُس سُہ تٔمِچ کَلا چھِ آسان کانٛہہ پٮ۪نٹِنٛگ چھِ آسان سیٖنری چھِ آسان جَنٛگلٕچ بہٕ سُہ سُہ چھِ مےٚ خۄش کران تَوَے چھُس بہٕ کھولا کھالان سُہ اَپلوڈ کران پوسٹ کیٛازِ کہِ یِم میٛٲنۍ دوس آسان یا بٲقِی یِم آسان تِم وٕچھان تِم فوٹو کِتھ چھِ کیٛاہ قُدرت چھِ تَوَے چھُس بہٕ تِم فوٹو کھالان